یُس اَز یہِ ڈِجِٹٔلی أسۍ پونٛسہٕ چھِ کَران اورٕ یورٕ ٹرٛانَسفَر بہٕ چھَس یہِ یوٗز کَران مثلاً بہٕ چھَس اٮ۪م پے کَران یوٗز بہٕ چھَس گو گوٗگٕل پے کَران استعمال بہٕ چھَس فون پے کَران استعمال تِمو ذٔریعہِ چھَس بہٕ پونٛسہٕ اورٕ یور سوزان تہٕ مےٚ چھِ باسان یِم واریاہ زیادٕ اَصٕل ایپ واریاہ زیادٕ اَصٕل فٲیدٕ منٛد ایپ تِکیٛازِ مےٚ اوس پیٚوان بیٚنٛکَن پٮ۪ٹھ دورُن پونٛسہٕ کَڑنہِ اے ٹی اٮ۪مَن پٮ۪ٹھ دورُن پونٛسہٕ کَڑنہِ اَز یَتھ یَتھ جایہِ بہٕ آسہٕ تَتھ جایہِ چھَس بہٕ ہیٚکان آن لاین یہِ ڈِجٹَل پیمٮ۪نٛٹ کٔرِتھ تہٕ مےٚ چھِنہٕ پیٚوان کُنہِ سختی ہُنٛد مُقابلہٕ کَرُن کِہیٖنۍ تہٕ یِم چھِ واریاہ یہِ چھِ یِم ایپ چھِ یِمو سۭتۍ چھِ سون بیٚنٛک اٮ۪کاوُنٛٹ چھِ آسان اَتھ سۭتۍ لِنٛک کٔرِتھ تہٕ یہِ چھِ میٛانہِ حِساب واریاہ زیادٕ حِفاظت چھِ اَتھ منٛز مےٚ گوٚو نہٕ تیُتھ کانٛہہ ناخُشگوار واقعہ وٕنیُک تام کِہیٖنۍ مےٚ گٔے اَز لگ بگ زٕ ژور ؤری یِم ڈِجٹَل ایپ یوٗز کَران مگر خُدا ناخواستہ مےٚ سۭتۍ چھِنہٕ تیُتھ کٔہٕنۍ اِںسِڈٮ۪نٛٹ گوٚمُت ییٚمہِ سۭتۍ بہٕ مایوٗس ہیٚکہٕ گٔژھِتھ یِم ایپ چھِ مےٚ سہوٗلیت فراہم کَران ہر وِزِ یمہِ وِز مےٚ یِم ضرورت آسَن